اننت ناگ ڈِسٹرٛکس منٛز چھِ واریاہ کلچرل پرٛٮ۪کٹِسز یِوان کرنہٕ یا کسٹمٕز یِم چھِ تِم چھِ والہ واریاہ یِوان فالو کرنہٕ تِمن منٛز چھِ اکھ کہِ ییٚتہِ چھِ أسۍ اگر خانٛدَر چھِ آسان تِم چھِ کھٮ۪وان ترٛامہِ منٛز ژور بَتہٕ أسۍ چھِنہٕ الگ الگ کھٮ۪وان کینٛہہ تِم چھِ کھٮ۪وان ترٛامہِ منٛز ژور بَتہٕ یا خاندرَس منٛز چھِ اگر مٲنٛزِ راتھ چھِ آسان تَتھ منٛز چھِ أسۍ گٮ۪وان ییٚتہِ چھُ آسان تھٔج کاد اَگر أسۍ پیڈی یُس پٕلانٛٹ چھِ أسۍ لَگاوان تَتھ چھِ وَنان تَمہِ ساتہٕ چھِ أسۍ ہَمساے یِم نیبٲرٕز چھِ آسان اَسہِ تِم چھِ یِوان ہٮ۪لٕپ کَرنہِ یہِ چھِ ییٚتہِ کَلچَر تِم چھِ گژھان پانہٕ ؤنۍ اورٕ یورٕ ہٮ۪لٕپ کَرنہِ تہٕ تِم چھِ کران یا بیٚیہِ چھِ ییٚتہِ آسان تِم کَلچہِ ییٚتہِ چھِ آسان وۄرثہٕ یِم آسان چھِ اَسہِ مطلب رٮ۪لِجَس فَنٛگشَن چھِ آسان تِمو پٮ۪ٹھ چھِ أسۍ پاٹِسِپیٹ کَران تہٕ یِم چھِ اَسہِ یِم فیسٹِوَلٕز آسان کہِ اَسہِ چھِ آسان وۄرثہٕ ییٚتہِ یا عیٖد چھِ آسان أسۍ چھِ مِل جُل کے بَناوا مَناوان تِم تہٕ یہِ چھِ یَتھ منٛز اَکھ مین اَکھ مطلب اَصٕل یہِ چھِ أسۍ چھِ کوٚمنِٹی روزان أکِس اَکھ پانہٕ ؤنۍ تہٕ یۄس ییٚتہِ چھِ اننت ناگ ڈِسٹرکَس منٛز چھِ زیادٕ مےٚ باسان ژوٗنٛٹۍ بَنان یِم أسۍ ژوٗنٛٹۍ چھِ آسان ایپٕل چھِ آسان تِم چھِ ییٚتہِ مطلب اَکھ اَیڈٮ۪نٛٹِٹی أسۍ چھِ ییٚتہِ تِم والان مطلب مِل جُل کے چھِ أسۍ تِم بَناوان ییٚتہِ تہٕ تِم چھِ أسۍ